ہیٚلو اَسلام علیکُم اَچھا یہِ ؤنۍ تَو زِ اَسہِ اوس اوترٕ پٮ۪ٹھ یَتھ گوٚمُت لیٖک یتھ یہ باتھ روٗمَس اَتھ اوس اَسہِ یِمَن نَلکَن دۄن ترٛٮ۪ن چھِ اَسہِ راوان اَتھ چھِ راوان یَتھ سَپلاے آب ہیٚور کھَسان چھِ بیٚیہِ حظ چھِ یہِ بۅنِم باتھ روٗمُک نَلکہٕ اَتھ تہِ چھِ راوان ییٚتٮ۪تھ یہِ یہِ دوٚیِم نیران چھِ ٹھَنٛڈٕ آب گَرم آب اَتھ تہِ چھِ راوان اَتھ چھِ گژھان یِم چوٗرے کیٛاہتام خراب گٔمژٕ نہَ پُلاسٹِکوٗ چھِ زٕ ترٛےٚ نَلکہٕ چھِ لیٖک گژھان بیٚیہِ چھِ موٹر ہیٚور آب کھَسان تَتھ تہِ چھِ گَژھان لیٖک أکِس دۅن جایَن کیٛاہ کیٛاہ سامان چھ اَتھ اَنُن اَچھا اَچھا اَچھا اَچھا بیٚیہِ کیٛاہ اَنُن بیٚیہِ کیٛاہ کیاہ چھُس اَنُن بیٚیہِ ما چھِس اَنُن کیٚنٛہہ اَتھ چھِ موٹرَس تھوڑا یِہَے تھوٚپ ہیٛوٗ آمُت اَتھ چھُ نہٕ آب کھسان کھُلہٕ ہیوٚر کیٚنٛہہ اَچھا گنٛٹَس ہیٚوان ساس رۄپیہِ اَچھا اَچھا اَچھا گوٚو تُہۍ چھُو تیٚلہِ واریاہ یہِ درٛۅگ ہیٚوان اَچھا اَچھا یہِ اونُت یہِ اَسہِ چھِ یہِ تھوڑا یہِ پَکان یُس اَسہِ یہِ مین پایِپ چھِ پَکان یہِ اَتھ تہِ چھِ اَسہِ تھوڑا أکِس دۄن جایَن کیٛاہتام گژھان یہِ لیٖک ہیٛوٗ آب تُہۍ کَر تہۍ کَر حظ ٲسِو یَلہٕ نٔو بَٹہٕ وار اَچھا تیٚلہِ یِیٖوا حظ تُہۍ تمہِ دۄہ اَچھا ا چھا یہِ پایِپ وایِپ چھ حظ اَنٕنۍ أڑۍ ٲنٹھ یہِ نِپلہٕ اَننہِ کِنہٕ اَکھ آنٛچہ نِپلہٕ اَننہِ اَکھ ٲنٹھ نِپَل اَچھا یہِ چھُوا حظ تۄہہِ پایِپ رینٛج آسان سۭتی یِہ اَچھا یہِ چوٗرِ کَڈنُک سُہ چھُ حظ سۭتی آسان ڈاے اَچھا اَچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ اَسلام علیکُم